اَسَلام وعلیکُم مےٚ اوس یہِ وَنُن زِ تُہۍ چھُوا رٮ۪سٹورنٛٹ پٮ۪ٹھ کَتھ کَران مےٚ یُس اوس آرڈَر کَرنومُت یُس فُڈ اوس مےٚ آرڈَر کَرنومُت یہِ شِکایت ٲس زِ یُتھُے سُہ گَرٕ تام واتان چھِ سُہ چھِنہٕ روزان تیٖتِس کالَس گَرم کیٚنٛہہ گَرٕ واتنہٕ تام چھِ سُہ آسان تُرُن گوٚمُت مےٚ چھِ یِہوٚے رِکوٮ۪سٹ مےٚ چھِ یِہوٚے أپیٖل تۄہہِ کہِ تُہۍ ٲسِو کَران اِنسُلیٹِڈ بیگ یوٗز ییٚمہِ سۭتۍ کہِ فُڈ یُس چھُ سون غذا یُس چھُ سُہ گَژھِ روزُن گَرم تیٖتِس کالَس ییٖتِس کالَس سُہ گَرٕ تام واتہِ یُس مےٚ آرڈَر اوس کَرنومُت تۄہہِ نِش سُہ چھُنہٕ روٗدمُت گَرم کِہیٖنۍ گَرٕ تام وٲتِتھ چھِ سُہ تُرُن گوٚمُت تہٕ فُڈ ڈِلِؤری گژھِ گَژھٕنۍ اَصٕل پٲٹھۍ